پرٮ۪تھ کٲنٛسہ شُرِس یا بٔڑِس تہِ وَنَو أسۍ گَژھِ پَنُن یُس أسۍ وَنان چھِ اٮ۪کاوُنٹ آسُن تہ إمِکۍ چھِ پَنٕنۍ کینٛہہ واریاہ فٲیِدِ إم سۭتۍ چھُ اِنسان اَکھ چھُ یہِ سٮ۪لِف ڈِپٮ۪ںڈنٹ چھُ تھوڑا روزان یۄس ڈِپنڈٮ۪نسی چھِ باقیَن پیٹھ سۄ چھِ تھوڑا کَم پَہم گَژھان تہٕ یہِ چھُ امیُک فٲہ